اَسَلامُ علیکُم آ اَلبیگ پٮ۪ٹھ چھُو نہٕ حظ مےٚ حظ کَرے آرڈَر اَکھ اَتہِ تہٕ مےٚ حظ بیٚیہِ کینٛہہ بیٚیہِ چیٖز اَکھ زٕ ایٚڈ کَرناوٕنۍ حظ اہَن حظ اہَن حظ شِجاد رَمضان میٖر حظ اہن حظ یہِ حظ اوس ڈیٚلِوَر گژھن وول کوتَل اِسلام اَہَن حظ اَتھ سۭتۍ حظ اَکھ زٕ بیٚیہِ چیٖز ایڈ کَرناوٕنۍ اَکھ کَر حظ مےٚ حظ کَرے ویج بٔرگَر آرڈَر اَتھ حظ تھَاو حظ اَکھ زِنٛگَر بٔرگَر اہن حظ بیٚیہِ تھاو حظ چِکَن نَگیٹٕس چِکَن وِنٛگٕس اہن حظ بیٚیہِ تھاو حظ کیچ اَپ حظ تھٲیِزیس سۭتۍ بیٚیہِ حظ تھٲے زےٚ واٹَر بوتَل اَکھ بیٚیہِ حظ تھٲے زیٚے یہِ میٖل بۄکٕس اَکھ حظ تھٲے زِ ضٔروٗری سۭتۍ یہِ حظ چھِ ڈِلوَر ڈِلِوَر حظ چھِ یہِ کَرُن یور کوتَل اِسلام اَہَن حظ کولڈ ڈرٛنٛک حظ تھٲیزِ زٕ حظ تھٲیزِ کولڈ ڈرٛنٛک سۭتۍ اہَن حظ آ شِجاد رمضان میٖر اَہن حظ آ شُکریہ شُکریہ یہِ حظ کٔرۍ زیٚو کوتُ اسلام ڈِلِوَر اَتھ تکلیٖف معاف حظ شُکریہ حظ